اَگر تجُربٕچ کَتھ کَرو میٛانہِ یُس بہتریٖن تَجرُبہٕ یُس اوس پنٛنہِ زندگی منٛز کانٛہہ تہِ چیٖز نِنُک سُہ اوس سُہ اوس مےٚ سُہ اوس مےٚ پنٛنہِ زندگی ہُنٛد یُس کٔشیٖرِ منٛز لَبنہٕ چھُ یِوان یِوان چھُ لَبنہٕ چھُ یِوان اَکھٕ اَکھٕ سبزی سبزی ییٚلہِ بہٕ انٛنہِ گوس سُہ اوس واریاہ بہتریٖن سبزی اور تَتھ اوس مَزٕ تہِ اَلگٕے آسان اور سُہ سبزی یۄس ٲس سۄ ٲس الگ سبزی تَتھ اوس سُہ ٲس یۄس مےٚ گۄڈٕنِچ سبزی أنۍ سُہ اوس سُے اوس میون گۄڈٕنیُک پرٛوڈَکٹ تہِ یُس بہٕ انٛنہِ گوس سۄ ٲس واریاہ صاف سُہ ٲس واریاہ شِفاف اور تَتھ اوس ییٚلہِ اَسہِ سۄ رٔنۍ وَغیرہ سۄ تیار کٔر گَرَس انٛدَر تَتھ اوس اَلگٕے مَزٕ اور تَتھ آو سٮ۪ٹھاہ مَزٕ اور کھٮ۪نہٕ وِزِ تہٕ لوٚگ اَسہِ واریاہ تَتھ مَزٕ اور ساروی دوٚپ آ سبزی چھِ أنۍ مٕژ ژےٚ بہتریٖن اور یہِ کَتہِ أنِتھ پَتہٕ ییٚلہِ تٔمہِ ووٚن پَتہٕ ییٚلہِ مےٚ ووٚن تِمَن مےٚ أنۍ فَلٲنۍ جایہِ تِمو دوٚپ آ وَنۍ ٲسۍ زِ دُہَے اَنان أمۍ سٕے نِش مگر مگر ییٚلہِ برٛونٛٹھ برٛونٛٹھ کُن گژھان چھِ تَتھ چھِ تَتٮ۪تھ واریاہ سُہ چھُ پونٛسہٕ ہٕن تہِ واریاہ ہٮ۪وان تہِ مگر سبزی چھِ بہتریٖن آسان اور یِہوٚے اوس میٛانہِ زندگی ہُنٛد اَکھ بہتریٖن بہتریٖن تَجرُبہٕ تَجرُبہٕ کانٛہہ چیٖز مٔلۍ انٛنُک اَتی پٮ۪ٹھ گٔے چیٖز انٛنٕچ شروٗعات میٛانہِ زِندگی انٛدر